ہیلو سلامُن علیکُم آ تُہۍ چھِو حظ پُلیٖس تھانہٕ پٮ۪ٹھ حظ ہے جِناب اَسہِ گٔے اَسہِ گٔے ژوٗر حظ راتھ حظ اَسہِ دیِٖوُکھ حظ یِم ژوٗر لٔبِتھ حظ ہے گُپَن حظ ٲسۍ اَسہِ گاوٕ زٕ حظ نِیِکھ بیٚیہِ اوس ووٚژھ اَکھ حظ ژوٗر حظ آے روتھ کیُتھ تقریٖباً رٲژ سٕنٛزِ بَہہِ بَجہِ حظ تہٕ تِمو تھوٚو صاف حظ کٔرِتھ کارٕے بیٚیہِ حظ ووٚژھ اَکھ حظ اَہَن حظ اۭں أسۍ چھِ بَڈگامہِ پٮ۪ٹھ حظ اَہَن حظ آ مَگر ہے یہِ دی مگر یہِ حظ دیٖزیو مےٚ ضُروٗر حظ کٔرِتھ یِم ژوٗر حظ کَم چھِ بہٕ حظ گوس خراب چلو شُکریہ حظ آدٕ حظ آدٕ حظ